یُس مےٚ فیورِٹ کیوسیٖن چھِ سُہ چھِ یہِ مطلب باربیٖکیوٗ یَتھ وَنان چھِ أسۍ کٲشِر پٲٹھۍ تُج بَناونہِ تَتھ چھِ مطلب بہٕ چھَس سُہ عام بَناوان مےٚ چھِ تَتھ لَگان واریاہ مَزٕ سُہ چھُ آسان واریاہ یَمی مطلب واریاہ ٹیسٹی چھِ آسان بہٕ چھَس ییٚلہِ سُہ بَنان بہٕ چھَس بَناوان سُے کیٛازکہِ مےٚ چھُ سُے تَگان اَصٕل بَناوُن